اَسہِ کوٚر پٕلان مےٚ تہٕ میٛانہِ فیملی بیٚیہِ کیٚنٛہہ فرٛٮ۪نٛڈزو اَسہِ چھُ کُن گژھُن چَکرَس تہٕ اَسہِ وۄنۍ مَشوَر کوٚر سُہ کوٚر اَسہِ یہِ أسۍ گژھو گُلمرٕگ یُس لَگ بَگ شیٹھ ٹُہ سَتَتھ کِلوٗ میٖٹَر دوٗر چھُ ییٚتہِ أسۍ روزان چھُ سُہ چھُ تَتہِ پٮ۪ٹھ شیٹھ ٹُہ سَتَتھ کِلوٗ میٖٹَر دوٗر تَتھ خٲطرٕ کَرو أسۍ کٲم تہٕ تَتھ خٲطرٕ وٕچھو أسۍ کانٛہہ کیب یُس أسۍ رٮ۪نٛٹَس پٮ۪ٹھ نِمو تہٕ تٔتھۍ منٛز کَرو أسۍ ٹرٛیولِنٛگ لَگ بَگ آسہِ یہِ سَتھ پٮ۪ٹھ دَہَن دۄہن ہٕنٛز یہِ سفر یُس آسہِ یہِ آسہِ اَسہِ سَتھ پٮ۪ٹھ تہٕ دَہَن دۄہَن یہِ سفر